اَسلامُ علیکُم ورحمتہ اللہِ وبرکاتُو اَز ووٚنمو بہٕ تۄہہِ یِم وۅستاد چھِ ٹیٖچَر چھِ تِمَن کیٛاہ چھُ پَرناوُن سکوٗلَس منٛز مطلب ییٚلہِ نہٕ تِم پَرناوان چھِ کِہیٖنٛۍ کیٛاہ چھِ مطلب مِس گژھان تِمَن کیٛاہ چھِنہٕ تِم پَرناوان کِہیٖنٛۍ تہِ تِم پَرناوُن تِمَن کیٛاہ چھِ پَرناوُن تِمَن چھِ یہِ زِ لیک چھِ گژھان یہِ ٹیٖچَر چھِ اَصٕل آسان واریاہ ویٚل ایٚجوٗکیٹِڈ تِمَن چھُکھ آسان سِٹرٛگٕل کوٚرمُت تِم چھِ پَرناوان اَسہِ مطلب ایٚکاڈِنٛگ ٹُو بُک ایٚکٕسٹرٛا نالیج چھِ نہٕ تِم اَسہِ پَرناوان کِہیٖنٛۍ مطلب کۄسچَن چھِ یہِ مان ژٕ وٹ ڈوٗ یوٗ نو ایٚباؤٹ مطلب وٹ اِز کُپوارہ کُپوارہ کیٛاہ ہے تو وہ یہی پڑھاتے ہے کہ کُپوارہ کیٛاہ یہ نہیٖں پڑھاتے کہ کُپوارہ مےٚ مطلب کونسی شخصیت تھی کیٛاہ تھی کُپوارہ کیٛاہ تھا پہلے اب کیا ہو گیا کُپوارہ میں کیا ہونا جا ہوتا ہے بیچ بیچ مطلب منٛزٕ کیٛاہ چھِ گژھان کُپوارَس منٛز ہو یہِ تہِ کُپوور کیٛاہ اوس کیٛاہ پَزَن بَنُن یِمَن چھِ یہِ پَرناوُن مطلب یِمَن چھِ جَنرَل نالیج تہِ چھِ یِمَن پَرناوان تہِ چھِ نہٕ یِم پَرناوان کِہیٖنٛۍ بیٚیہِ چھِ یِم یِم چھِ مطلب فوکَس کَران مَطلَب یِم ٹاپَر چھِ آسان سِٹوٗڈَنٛٹہٕ پَران چھِ آسان اَصٕل تِمَن پٮ۪ٹھ زیادٕ فوکَس دِوان یِم باقٕے چھِ آسان یِم چھِ نہٕ تِمَن پٮ۪ٹھ فوکَس دِوان کیٚنٛہہ یِم چھِ اَسہِ اٮیٚساینمٮ۪نٛٹ دِوان فارمیلٹی کَران پوٗرٕ تَمہِ پَتہٕ چھِ أسۍ یورٕ سِٹوٗڈنٛٹ سکوٗل گژھان واپَس اَسہِ چھِ نہٕ یِم چھِ نہٕ سُہ چیک کَران کیٚنٛہہ أمۍ چھا یہِ کوٚرمُت اگر نہٕ کوٚرمُت آسہِ کیٚنٛہہ اگر کوٚرمُت یہِ آسہِ غلط تھوڑا یِم چھِ نہٕ تہِ چیک کران کیٚنٛہہ یِمو چھُکھا غلط کوٚرمُت کِنہٕ صحیح اگر غلط آسہِ کوٚرمُت یِمَن چھِ پُنِشمٮ۪نٛٹ دیُن تِکیٛازِ تَمِچ باوجوٗد سِٹوٗڈَنٛٹ پَرِ تیٚلہِ بیٚیہِ چھِ اَز مطلب یِم چھِ شاٹیج کَڈان مطلب لایان چھِنہٕ یِم سکوٗلَس پٮ۪ٹھ کیٚنٛہہ یِم چھِ لاسٹس ایٚگزام فارٕمس تِژھٕ پھِر چھ نہٕ پَتہٕ اِنسانَس ژھُنان خراب کٔرِتھ اگر نہٕ مطلب اَز گژھِ نہٕ سِٹوٗڈَنٛٹ سکوٗل کیٚنٛہہ صُبحَن پرٛژھنَس ریٖزَن اگر تٔمِس اَصٕل ریٖزَن آسہِ فُل مطلب ایٚوِڈیٚنٛس سۭتۍ آسہِ بہٕ کیٛاز آوُس نہٕ کیٚنٛہہ تَمہِ ڈیٹہٕ نہٕ پُنِشمٮ۪نٛٹ کِہیٖنٛۍ اگر نہٕ یِتھٕ پٲٹھۍ بیٚیہِ رٹان مار بیٚہہِ گرِ تٔمِس چھِ لایُن یِمَن ضروٗری أتی یِیہِ تٔمِس سَمجھ نہَ مےٚ چھُ سکوٗل یُن بہٕ کیٛازِ کیاز گَرِکۍ چھِ سوزان کِہیٖنٛۍ اَرمان چھِ آسان گَرِکٮ۪ن تِم چھِ سوزان تَوَے سکوٗل پَتہٕ پَزِ نہٕ ٹیٖچرَن یہِ کَرُن پُنِشمٮ۪نٛٹہٕ دِیُن غلط آسہِ سِٹوٗڈَنٛٹ غلط دیُن بیٚیہِ چھُ سٹوٗڈَنٛٹ بَنٛک کَران ٹیٖچرَن پَزِ سُہ تہِ رُکاوُن بَنٛک کیٛازِ چھِ کَران تِکیٛازِ کَلاس چھِ بورِنٛگ آسان یہ چھ بُرٕ کتھ کٕلاس گژھِ ایٹنٹیٛوٗ بَناوُن شُر گَژھِ ایکٕسٹرٛا کیٚنٛہہ نالیج کَرُن گین تٔمِس گژھِ پَے لَگُن نہَ اَز میلیٛاو مےٚ کیٛاہتھانۍ ہیٚچھُن واریاہ یِم چھِ سَبجَکٹ رِلیٹِڈ پَرٕناوان ہوٗ یہِ تہِ یِمَن پَزِ یہِ اَمیُک تہِ دیان تھاوُن زِ یُس سون ریٚلِجَن چھِ اَسہِ چھِ نٮ۪ماز پَرٕنۍ پانٛژَن دۄہَن پانٛژھ وقت دۄہَس منٛز یِمَن چھِ تَتھ پٮ۪ٹھ تہِ فوکَس کَرَن یِم پَرٮ۪ن نٮ۪ماز خرافات مطلب اَز چھِ ڈرٛگ چھِ گوٚمُت عام یِمَن پیٚیہِ چَکِنٛگ کَرٕنۍ سکوٗلَن منٛز آ یہِ کیٛاہ چھِ وَنان اَتھ یِم ما چھِ ڈرٛگٕس مَنٛز مُلوَث تہٕ لیکچَر کلَاس گژھِ آسُن یِم گژھن پرٛتھ سِٹوٗڈَنٛٹٕس آ کالہِ یہِ پَرنوکھ صُبحٲے گژھن تِم سِٹوٗڈَنٛٹٕس وَنُن ہَے وَن سا اَسہِ کیٛاہ پوٚر کالہٕ یا تِتھسٕے پٲٹھۍ یہِ اَسہِ پَرنو سُے ہَفتَس یہِ پَرو تَتھ گژھِ ہَفتہٕ پَتہٕ گژھُن ایٚگزام اَتی اَسہِ کیٛاہ پوٚر ییٚلہِ باسہِ یِمَن چھِ اِمپروٗمٮ۪نٛٹ آمٕژ تہٕ گٔژھِو برٛونٛہہ کُن اگر نہٕ کیٚنٛہہ تہٕ پٔتۍمِسٕے پٮ۪ٹھ شُرس تہِ شُرۍ پَرِ نہِ گَرِ تہٕ تٔمِس دِیِو پٲزار تٔمِس لٲیِو تٔمِس چھِ والٕنۍ پٲزار تہِ تَتھ پٮ۪ٹھ جَنرَل نالیج یِمَن چھِ نیچر کِس بارَس منٛز اَسہِ پَرناوُن ہِسٹری چھِ یِم پَرناوان

أنٛدرِم مطلب رِلیٹِڈ ٹُو یوٗوَر نیٚبرہُڈ تہِ یِیہِ کۄسچن اِوٕن کہِ سٹیٹُک سٹیٹ کِس بارَس منٛز تہِ یِیہِ ڈِسٹرک کِس بارَس منٛز تہِ یِمَن چھِ ڈِسٹرک تہِ پَڑناوُن